ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ رُخسانہ جٔبیٖن تُہۍ چھُو حظ ہُہ ڈیٖلَر مےٚ حظ اوس یہِ ژھوٗنٛٹھ باغ آز کیٚاہ باوا چھِ ژوٗنٛٹیٚن مطلب ریٹ کیٛاہ چھےٚ ژوٗنٛتیٚن مےٚ حظ چھِ ژُو مےٚ حظ چھِ اَکھ ژوٗنٛٹھ باغ تہٕ بہٕ ٲسٕس وَنان

ٹھیٖک حظ چھِ تیٚلہِ چھُو تۄہہِ نظر دِنۍ تَتھ ژوٗنٛٹھۍ باغَس تُہۍ ہٮ۪کِو کُنہِ تہِ دۄہ یی زیٚو تُہۍ تہٕ تُہۍ دِی زیٚو ژوٗنٛٹھۍ باغَس نظر تہٕ بیٚیہِ وُچھ زیٚو یِمٕے صاف صاف یا ژوٗنٛٹھۍ چھِ واریاہ صاف یہِ چھِ صاف مال بیٚیہِ ما حظ چھِ کیٚنہہ وَنُن ٹھیٖک تیٚلہِ یی زیٚو تُہۍ تہٕ کٔرِزیٚو یہِ نی زیٚو یِم ژوٗنٛٹھۍ پٮ۪ٹہِ صُبحَس یی زیٚو تُہۍ ژوٗنٛٹھۍ باغَس نظرِ تہٕ آ چلو ٹھیٖک چھِ اَہَن حظ آ اسلامُ علیکُم